وُنکٮ۪ن چھ زیٛادٕ شُرۍ کران پریفر ساینس نٔرسِنٛگ کورس آی ٹی آی انجیٖنرِنٛگ کورس کرُن تِکیٛازِ یِمن فیٖلڈن منٛز چھ زیٛادٕ چانس آسان روزگار مِلنٕکۍ وُنکٮ۪ن چھ بےٚ روزگأری زیٛادٕ زیٛادٕ چھ کران شُرۍ کوٗشِش روزگار گژھہِ مِلُن یِمن فیٖلڈن منٛز چھ زیٛادٕ روزگار مِلنٕکۍ چانس آسان پراویٹ تہِ شُرۍ چُھ ہٮ۪کان گورمنٹ سٮ۪کٹرس منٛز تہِ پریویٹ سٮ۪کٹرس منٛز تہِ واریاہ اَصل پأٹھۍ کأم کٔرِتھ یِمن فیٖلڈن ۂنٛدٮ۪ن شُرٮ۪ن چھ واریاہ اَصل پأٹھۍ روزگار مِلنُک روزگار مِلنٕکۍ چانس آسان تہٕ شُرۍ چھ ہٮ۪کان اَصل پأٹھۍ پنُن پوٹینشل ظأہِر کٔرِتھ یِمن فیٖلڈن منٛز اَمہِ موجوٗب اَمہِ وجہ کِنۍ چھ زیٛادٕ کران وُنکٮ۪ن شُرۍ کوٗشِش یِمے فیٖلڈ چوٗز کرٕنۍ